اَسَلامُ علیکُم وَرحمتُہ اللہ وَبَرکاتُہ بہٕ چھَس بَنٛڈپورِ روزان بہٕ چھَس گٔمٕژ واریاہَن جایَن پہاڑَس پٮ۪ٹھ کھٔژمٕژَن اٮ۪کٕسکَرشَن ییٚلہِ أسۍ گَژھان بہٕ اَکھ خاص جاے وَنہٕ بہٕ یہِ زِ دۄن ترٛٮ۪ن جایَن چھَس بہٕ گٔمٕژ یَپٲرۍ کھَسان چھِ پہاڑَس پٮ۪ٹھ بہٕ چھَس گٔمٕژ بابا رِشی تَپٲرۍ چھِ تھوٚد کھَسان بہٕ چھَس گٔمٕژَن یور گُلمَرٕگ تَپٲرۍ تہِ چھِ کھَسان تھوٚد بہٕ چھَس گٔمٕژ پہلگام اَکھ خاص جاے وَنہٕ بہٕ ییٖژٕ بہٕ چھَس گٔمٕژ یور سۄنہٕ مَرٕگ تَتہِ آو مےٚ واریاہ زیادٕ مَزٕ ییٚلہِ بہٕ تَتھ پہاڑَس کھٔسٕس تَتہِ چھِ واریاہ موسم ٹھَنٛڈٕ آسان ییٚلہِ بہٕ تَتھ کھٔسٕس پہاڑَس نِیکھ أسۍ تمہِ دۄہ سکوٗلَس سۭتۍ پَتہٕ کھٔتۍ أسۍ تور پہاڑَس پٮ۪ٹھ اَسہِ آسہٕ تم اَسہِ اوسُکھ کالے ووٚنمُت اَسہِ چھُ گَژھُن سۄنہٕ مَرٕگ اٮ۪کسکَرشَن تہٕ أنۍ زیو لورِ سۭتۍ تم لورِ ڈَکھوان کھٲسۍ أسۍ أتی کھٔتۍ أسۍ تھوٚد تور پہاڑَس پٮ۪ٹھ واریاہ مَزٕ آو مےٚ سُہ تور کھَسنَس تَتہِ تَتہِ اوس آسان سُہ شیٖن اوس تَتہِ آسان سُہ شیٖن لوٚگمُت پَتہٕ چھُ آسان تَتھ بَنیامُت شِشَر گانٛٹھ سُے شیٖن اوس تَپٲرۍ لوٚگمُت اَڑٮ۪ن شُرٮ۪ن ٲس رٕس گژھان اَڑٮ۪ن اوس کہتام مگر بہٕ کھٔژٕس مےٚ اوس لٲگِتھ اَصٕل بوٗٹھ پَتہٕ کھٔژٕس بہٕ ٲسٕس کھسان ٲسۍ ٹیٖچرَن سۭتۍ پَتہٕ ٲس مےٚ وٮ۪س اَکھ تٔمِس لوٚگ تَتہِ برٛکھ تٔمِس اوس لٲگِتھ تھوٚد بوٗٹھ پَتہٕ لوٚگُس برٛکھ تٔمِس شی شیٖشر پیٖٹھ پَتہٕ دوٚپ اَسہِ سَرو زٕ کورِ وٲلِہُن یہِ بۄن پَتہٕ وٲج اَسہِ سُہ بۄن تَتہِ کوٗتاہ مَزٕ لوٚگ اَسہِ مَگر پَتہٕ گٔے ٹٮ۪نشَن تٔمِس لوٚگ زَنٛگہِ تَتہِ پَتہٕ وٲج اَسہِ سُہ بۄن بٔر اَسہِ گاڑِ منٛز یہِ چھِ واریاہ جاے سُہ اَصٕل بہٕ چھَس واریاہَن جایَن گٔمٕژ مگر یہِ باسے یِم واریاہ زیادٕ اَصٕل جاے سُہ تَتہِ سۄنہٕ مَرٕگ تہٕ تَتیُک آب تہِ چھُ واریاہ زیادٕ اَصٕل ٹھَنڈٕ آب تَتہِ چھِ سُہ نیوٗل باسان زَنہٕ وٕچھِتھ زَن باسان نیوٗل تھوٚد کھٔتۍ ٲسۍ بیٚکِس یورٕ کَنۍ سُہ پہاڑ تَتھ تَتھ اوس تور آب وَسان سُہ اوس واریاہ زیادٕ تُرُن اَتھٕ اوس نہٕ ٹھہران تَتھ منٛزٕن تراونَس کِہیٖنۍ رٮ۪تہٕ کالہِ رٮ۪تہٕ کول اوس ہورٕ اوس واریاہ زیادٕ گَرم مگر تَتہِ اوس تۭر لَگان اَسہِ اوس لٲگِتھ وَردی مگر اَسہِ اوس نہٕ بیٚنیان ونیان سۭتۍ کِہیٖنۍ تَتہِ ٲس اَسہِ لٲج اَسہِ پَتہٕ تَتہِ اوس تِژھِ تۭر لَگان پَتہٕ درٛاے أسۍ تَتہِ واپَس